مےٚ ہسا اوس کوٚرمُت کراکری سیٚٹ آرڈر یہِ ہسا چھُ واریاہ زیادٕ فضوٗل یُس ہسا مےٚ اَمہِ برۄنٛہہ اوس کوٚرمُت کراکری سیٚٹ آرڈر سُہ ہسا اوس واریاہ زیادٕ اَصٕل یُس یہِ کراکری سیٚٹ چھُ یِم ہسا ٲسۍ واریاہ اَمُک یہِ تھیٚکان کہِ یہِ ہسا چھُ واریاہ زیادٕ اَصٕل مَگر یہِ کراکری سیٚٹ ہسا چھُ واریاہ زیادٕ فضوٗل اَتھ چھُ اَمِچ کالٹی چھےٚ واریاہ زیادٕ بیڑ یہِ ہسا چھُ کپ تُلان اَتھس کیٚتھ یہِ چھُ ؤنہِ آسان اَتھٕسے کیٚتھ کہِ اَمِچ تھپھ چھِ یِوان پھٹِتھ مےٚ سا گٔے یِم پونٛسہٕ زایہِ بہٕ چھےٚ سو گُزٲرِش کران یِم فضوٗل پروڈکٹٕس مہ حظ ٲسِو کران مارکیٚٹس منٛز